بہٕ چھُس وُچھان زِ یُس اَز اَسہِ میٛوٗزِک سِٹریٖمِنٛگ سٔروِس چھَ سُپورٹیفٲے ٲسِن یا ایپل میٛوٗزِک ٲسِن مےٚ چھِ یِم یوٗز کٔرمٕتۍ بہٕ چھُس وُچھان یِم چھِ واریاہ زیادٕ بہتَر اَمہِ کھۄتہِ چھِ بہٕ گَژھِ کُنہِ جایہِ تَتہِ اَنہٕ بہٕ اَکھ سی ڈی یا بہٕ کَرٕ کانٛہہ میٛوٗزِک یُس مےٚ بوزُن آسہِ سُہ کَرٕ بہٕ وِیٚبہٕ دَہَو وِیٚب سایٹو پیٚٹھ گٔژھِتھ کَرٕ بہٕ سُہ ڈاوُن لوڈ یُس نہٕ پَتہٕ سَہل سَہل اَتھِ تی یِیہِ ٹھیٖک آسیٛا یا نہَ آسیٛا کالِٹی میٛانیٛن نَظرَن منٛز چھُ یِہَے سُپورٹیفٲے بہتَر کیٛازِ وُچھو گۄڈنیٚتھٕے اَگَر مےٚ اَکھ سی ڈی آسہِ اَنٕنۍ تَتھ خٲطرٕ چھِ سی ڈی پُلیر تہِ ضرَوٗرت تَتھ خٲطرٕ چھُ سُہ ٹی وی تہِ ضرَوٗرت یَتھ پیٹھ سُہ سی ڈی پٔلیر ؤرٕک کَرِ وۄنۍ اَمہِ نِش بَچنہٕ خٲطرٕ چھِ اَز یِژھ ٹیکنالجی چھِ اَسہِ أسۍ چھِ اَتھ مُقامَس پیٚٹھ زِ ییٚتَن اَسہِ اَکہِ کِلِکہِ سٍتۍ کانٛہہ تہِ مَن پَسَنٛد سانٛگ بوٗزِتھ چھِ ہیٚکان میٛوٗزِک أسۍ آسِن یا کانٛہہ تہِ چیٖز آسِن یُس اَسہِ بوزُن آسہِ واریاہ سہوٗلِیَت أسۍ چھِ ٹایِپ کَران اَسہِ چھُ برٛونٛٹھٕ کَنہِ یِوان أسۍ چھُ بوزان أسۍ ہیٚکو کُنہِ تہِ جایہِ آرام سان بوٗزِتھ اَگَر أسۍ یتھ کُن سی ڈی کُن وُچھو یا ڈاوُن لوڈ کَرو آن لایِن تَتھ کُن وُچھو تَتھ منٛز چھِ وارِیاہ زیادٕ ٹایم کَنٛزیوٗمِنٛگ سی ڈی چھِ حدٕ کھۄتہٕ زیاد ٹایم کَنٛزِیوٗمِنٛگ وۄنۍ چھُ اِنسانس چھُ گۄڈٕ ژھانٛڈٕنۍ دُکان پَتہٕ دُکان کُس دُکان وول چھُ یِم سی ڈی کٕنان چھُ بیٚیہِ چھِنہٕ اَز تِم سی ڈی بَنان تہِ بیٚیہِ اَتھ چھِ پیٚوان سی ڈی پٔلیَر تہِ اَنُن اِنسان کَتہِ اَنہِ وۅنۍ سی ڈی پٔلیر تہٕ پَتہٕ لاگہِ ٹی وی یَس سٍتۍ کَنیکٹ کَرِ بیٚیہِ گژھِ سُہ تَگُن تہِ اَز اِنسانَس سُہ اوس گۄڈنیٚتھٕے اِنسانَس تَگان وُنکیٚس کَتہِ وُنکیٚس چھِ اَسہِ سورُے ییٖژاہ ٹیکنالجی چھِ اَسہِ چھِ سُہ پرٛٲنۍ ٹیکنالجی مٔشِتھ گٲمٕژ تہٕ نوٚو ٹیکنالجی چھِ اَسہِ خٲلی تَگان مَگَر اَتھ نٔو ٹیکنالجی چھِ وۅنۍ فٲیدٕ زِ یہِ چھِ وارِیاہ کَم ٹایم کَنٛزِیوٗمِنٛگ وارِیاہ کَم ٹایم سیکنٛڈَن منٛز چھِ أسۍ سُہ چیٖز سٔرٕچ کَران یِژھ اَسہِ ضروٗرت آسہِ بوزُن آسہِ سانٛگ آسہِ بوزُن میٛوٗزِک آسہِ بوزُن یِتہِ آسہِ بوٗزُن سُہ چھُ اَسہِ وارِیاہ آسٲنی سان ہیٚکان ایٚکسیٚس کٔرِتھ کُنہِ تہِ جایہِ کُنہِ تہِ حالتہِ منٛز ییٚمہِ وِزِ اَسہِ بوزُن آسہِ تَمہِ وِزِ چھُ اَسہِ یوٗز ہیٚکان کٔرِتھ تہٕ تِکیٛازِ وارِیاہَن جایَن چھِنہٕ یِم چیٖز ایٚولیبُل کیٚنٛہہ سی ڈی چھُنہٕ ایٚولیبُلٕے وارِیاہَن جایَن سی ڈی پٔلیر چھِنہٕ ایٚولیبُل وارِیاہَن جایَن چھِنہٕ یِم ٹی وی ایٚویلیبُل کیٚنٛہہ کیٛازِ یِتھ پیٚٹھ أسۍ یِم سی ڈی پٔلے کَرو تِم سی ڈی پُلیر چھِنہٕ وۄنۍ اَز تِتھٕ پٲٹھۍ یِوان تہٕ تَتھ پیٚٹھ چھِنہٕ تِم تِتھٕ پٲٹھۍ ؤرٕک کَران کیٚنٛہہ بیٚیہِ چھِنہٕ تِژھ کالٹی تہِ آسان تِتھ پیٚٹھ کیٚنٛہہ آن دَ اَدَر ہیٚنٛڈ اَگَر أسۍ وُچھو کہِ یُس اَسہِ یِم میٛوٗزِک سِٹریٖمِنٛگ سٔروِس چھِ سُفورٹیفٲے چھِ یا ایپل میٛوٗزِک چھُ اَتھ پیٚٹھ چھِ أسۍ سہوٗلِیت وارِیاہ زیادٕ أسۍ چھِ اکہِ کِلکہِ سٍتی کہِ بوزان کانٛہہ تہِ میٛوٗزِک کُنہِ تہِ جایہِ وارِیاہ جَلدی وارِیاہ زیاد سُپیٖڈِ سان بیٚیہِ چھِ تِم چھِ کالٹی اَکھ آسان اَکھ اَلَگ لیٚولہِ ہٕنٛز اِنسانَس چھِ صاف آواز یِوان تَتھ منٛز اِنسان چھُ سورُے سَمجِتھ ہیٚکان سُہ چھُ بہتَر ہُمہِ کھۄتہِ